شُپین چھُ اوسمُت ڈِسٹک واریاہ ایج پٮ۪ٹھ اَمِچ ہِسٹری چھِ یِوان وٕچھنہٕ یہِ چھُ اوسمُت دوٗگٔر حکوٗمتس منٛز تہِ ڈِسٹکٕے یہِ چھُ اوسمُت ییٚلہِ مہراجا گۄلاب سِنگ اوس تَمہِ دۄہ تہِ چھُ اوسمُت ڈِسٹِک گۄلاب سِنگ اوس تَمہِ دۄہ تہِ ۂری سِنگ اوس تَمہِ دۄہ تہِ أمۍ ڈِسٹکن چھِ ہِسٹورکٔلی واریاہ کیٚنٛہہ دیُتمُت ہِندُستانَس یا کَشمیٖرَس